اَگَر أسۍ زَن وٕچھو کَشمیٖرَس مَنٛز کمہ مَطلَب تہذیٖبی پروگرام چھِ یِوان ونکٮ۪ن مَناونہٕ یا کَمَن تہذیٖبی یِم چھِ ونکٮ۪ن تہِ تہذیٖب چھِ نِشانی چھِ کم چھِ کَشمیٖرَس مَنٛز اَگَر أسۍ وٕچھو زَنہٕ ییٚتہِ چھِ زیاد تَر ونکٮ۪ن نایہِ سَوٲرۍ نایہِ سَوٲرۍ مَطلَب یِم تِم نایہِ نایہِ وٲلۍ چھِ آسان یا نایہِ مَنٛز چھِ آسان بِہِتھ یا سُہ سُہ چھُ ونکٮ۪ن تہذیٖبی رِوایت اکھ وٕنتہِ یۄس چَلان چھِ یا اَگَر أسۍ وٕچھو بیٚیہِ کیاہ چھِ ییٚتہِ بیٚیہِ چھِ ییٚتہِ مَطلَب فیٚرَن فیٚرَن بیٚیہِ یا فیٚرنہٕ وَرٲے چھُ اکھ مَطلَب یا سُہ لَل دٮ۪دِ ہُنٛد سُہ ڈریٚس چھ سۄ لل دٮ۪دِ ہٕنٛز سۄ ڈریٚسِنٛگ سُہ تِلہِ دار فیٚرَن تہٕ بیٚیہِ سۄ پوٗژ لاگٕنۍ سُہ تہِ چھُ ییٚتہِ اکھ تہذیٖبی مَطلَب اکھ نِشٲنی تہذیٖبچ یا بیٚیہِ اَگَر أسۍ وٕچھو اکھ کھیٚن چٮ۪نَس مَنٛز اَگَر أسۍ وٕچھو وازوان چھُ ییٚتہِ گۄڈنِک پیٚٹھے کَشمیٖری مطلب وازوان سُہ چھُ ییٚتہِ اکھ تہذیٖبی رِوایَت وَنو أسۍ سۄ چھِ ییٚتہِ وٕنہِ تہِ یا بیٚیہِ وٕچھو أسۍ یِہے فیٚرَن یہِ چھِ اسہِ یِوان ییٚتہِ مَطلَب تہذیٖب تہذیٖبی رِوایتہِ مَنٛز چھ یِوان یہِ فیٚرَن تہِ چھِ یِوان أتھی مَنٛز یا اَگَرے أسۍ وٕچھو بیٚیہِ چھ کانٛگٕر تہِ چھِ یِوان اَسہِ أتھی سۭتۍ کیاہ چھِ وَنان اتھ أتھی سۭتۍ چھِ اَسہِ یِوان یہِ کانٛگٕر تہِ وۄنۍ اَگَر أسۍ وٕچھو ییٚتہِ کُس چھُ یِوان سُہ کَشمیٖرَس مَنٛز کُم بٔڑۍ دۄہ چھِ أسۍ مَناوان تتھ مَنٛز اَگَر أسۍ وٕچھو گۄڈٕنیٚتھ چھِ أسۍ مَناوان عیٖد أسۍ چھِ مَناوان یا چھِ مَناوان اکھ چھِ مَناوان بٔڑ عیٖد بیٚیہِ چھِ أسۍ مَناوان لۄکٕٹ عیٖد کَشمیٖرَس مَنٛز یا بیٚیہِ چھِ أسۍ مَناوان اصل پٲٹھۍ چھِ أسۍ مَناوان بیٚیہِ ییٚتہِ نوروز چھِ أسۍ ییٚتہِ مَناوان بیٚیہِ بیٚیہِ چھِ أسۍ کیاہ چھِ وَنان اتھ کٲم کَران یِمے یِمے بٔڑۍ دۄہ چھِ أسۍ مَناوان کَشمیٖرَس مَنٛز یِمے بٔڑۍ دۄہ چھِ أسۍ مَناوان یا بیٚیہِ چھِ أسۍ کَران کٲم بیٚیہِ چھِ اَسہِ یِوان مَطلَب یا چھِ أسۍ مَطلَب اَگَر أسۍ گِندو یا تتھ مَنٛز چھِ أسۍ کھو کھو چھِ أسۍ گِندان کَشمیٖرٕکۍ یا بیٚیہِ چھِ أسۍ گِنٛدان کَباڑی چھِ أسۍ گِنٛدان ییٚتہِ چھِ یِہے مَطلَب یِمے چیٖز یِوان مَطلَب اتھ مَنٛز تہٕ یِمے یِمے چیٖز چھِ یِوان یِمے کَشمیٖرَس مَنٛز چھِ یِمے چیٖز یِوان یِم ییٚتہِ مَطلَب برونٛہہ پیٚٹھ چھِ یِوان مَناونہٕ یا یِم ییٚتہِ یِمے بٔڑھ دۄہ چھِ یِوان مَناونہٕ یا کٲم چھِ یا یِمے تہذیٖبی رِوایتہٕ یِہے شِکارا مَطلَب یِہے نایہِ سَوٲرۍ یا یِمے لَلِ دیٚدِ ہُنٛد سُہ ڈریٚس یا فیٚرَن چھِ یا کانٛگر چھِ یا وازوان چھُ یِمے یِمے چیٖز چھِ ییٚتہِ کَشمیٖرَس مَنٛز